اَسلام علیکُم وَعلیکُم اسلام اہن حظ آ ؤنِو بِلکُل میٚلہِ کَور کر چھُ تۅہہِ ضروٗرت اَتھ حظ تۅہہِ اَتھ حظ تۅہہِ گۄڈٕ آن لایِن بُکِنٛگ کَرٕنۍ چھُ نہٕ تۅہہِ آن لایِن بُکِنگ ریزرویشن چھُ نہٕ تۅہہِ کیٚنٛہہ شاید اچھا تُہۍ چھِو یژھان رینٹِڈ کَمرٕ رَٹُن کٔژھ کَمرٕ چھِو تۅہہِ ضروٗرت زٕ کَمرٕ کٲلۍ کیٚتھ ہا ہفتس خٲطرٕ زٕ کَمرٕ ہا کٔژ نفر چھِو تُہۍ اچھا میلہِ کَمرٕ تُہۍ کٔرِو وِزِٹ میلہِ کَمرٕ آ ہاں یہِ پیَوٕ تۅہہِ فور تھوزنٛٹ رُپیٖز ریٚٹ ژور ساس پٮ۪نو تۅہہِ ریٚٹ أکِس کَمرَس پٔر نٲیِٹ پٔر نٲیِٹ أکِس کَمبرَس دۅن گوٚو ٲٹھ ساس رۄپییہِ تُہۍ یوو یوٚر کیٚنٛہہ چھُ نہٕ پَرواے بیٚیہِ تہِ آسہِ کیٚنٛہہ ٹھیٖکھ چھا بِلکُل تُہۍ کٔرِو وِزِٹ نہ ایٚکچُؤلی باقٕے ہوٹل یِم چھِ تِم کرن بیٚیہِ تَتھ فیسَلٹیٖز یِم پیٚنو نہٕ کِہینۍ یِم اَسہِ چھِ ایوٚلیبل چھُ ٹھیٖک تۅہہِ چھُ واتُن آ سری نَگر جہانگیٖر چوک جَہانگیٖر چوکَس چھُ پیٚومُت ہوٹلہٕ سٍتی ناو جَہانگیٖر ہوٹل ہیٚکِو تُہۍ اَتھ ٹھیٖک چھا آ آ بِلکُل توٗرۍ یِیِو تُہۍ بِل بِل بِلُکل ایس ایم ایس ہاسپِٹل کاکا روڈَس پٮ۪ٹھ چھُ یہِ ہوٹل تُہۍ کٔرِو وِزِٹ آ یِم تَتھ فیسَلٹیٖز فیسَلٹیٖز چھِ با باقیو ہوٹلو نِش بہتر فیسَلٹیٖز میلان ٹُوینٹی فور باے سیوَن ایٚلیٚکٹرسِٹی میلوٕ تۅہہِ واے فاے تہِ چھُ ییٚتہِ ایٚولیبٕل ییٚتہِ بیٚیہِ چھِ روٗم تہِ واریاہ بٔڈۍ واریاہ ڈِفرنٹ روٗم باقیو ہوٹلو نِش بیٚیہِ چھُ مین سِٹی منٛز پیٚوان تَتہِ پیٚوٕ تۅہہِ ڈِفرنٹ مارکیٹ لال چوک چھُ ایس ایم ایچ ایس چھُ امہِ مارکیٹ پٮ۪نو نہٕ تۅہہِ تقریٖبن ڈۅڈ ہَتھ زٕ ہَتھ میٖٹر واک پٮ۪ٹھ کِہیٖنٛۍ دوٗر باقین ہوٹلَن منٛز چھُ تۅہہِ لِفٹ پٮ۪وان کَرُن مارکیٹ واتنہٕ خٲطرٕ ٹھیٖک چھا إں ہے بِلکُل اے سی چھُ اے سی چھُ تَتہِ ٹُوینٹی فور باے سیوَن ایٚلیکٚٹرسِٹی ووٚن مےٚ اے سی چھُ تَتہِ بِلکُل رومن دۅنوٕیَن روٗمن منز آسان تِمن لٲگِتھ اے سی ٹھیٖک تُہۍ ییِو تُہۍ وُچھِو رومس واے فاے تہِ تتہٕ بِلکُل